چلو بہٕ وَنہٕ تۄہہِ آز کہِ ٲں یُس مےٚ پرٛوڈَکٹہٕ ووت ٲں گۄڈٕنیٛک چیٖز ووت کَریٛیو مےٚ آرڈَر مےٚ ووت یہِ ٲں گۄڈٕنیٛک چیٖز یُس مےٚ اَنیٛیو یہِ اوس اَکھ ٹِرٛمَر تہٕ مےٚ اَنیٛیو یہِ اَمہِ موٗجوٗب ٲں تِکیٛازِ مےٚ اَنیٛو یہِ ٲں اَمہِ موٗجوٗب تِکیٛازِ مےٚ ٲس تھوڑا بہت پریشٲنی گژھان ٲں اِنسان چھُ آسان ٲں بعض اوقات آسان آوُر آسان باقیَن کامیٚن منٛز ٲں روزمَرہ چہِ زِنٛدگی ہِنٛدیٚن کامیٚن منٛز تہٕ تٔمِس چھُ پننِس پانَس ٲں واتنَس اصلاح کَرنَس منٛز ٲں واریاہ پرٛابلِم گَژھان مشکلات یِوان تہٕ تَمہِ تَمہِ موٗجوٗب کَرے مےٚ کٲم مےٚ اَنے اَکھ ٹِرٛمَر اَکھ ٹٕرٛمَر اَکھ اَنے مےٚ ٲں تہٕ تَمہِ یُتھُے مےٚ سُہ ووت ٲں لَگ بھگ ٲں پانٛژھ دۄہ گٔژھِتھ ووت سُہ مےٚ نِش مےٚ کَریو سُہ اَنہٕ نایو سُہ تہٕ یُتھُے سُہ مےٚ نِش ووت تہٕ مےٚ کٔر سُہ استعمال تہٕ بہٕ چھُس ٲں بَڑٕ مُطمن گوس بہٕ اَمہِ ٲں سٔروِس نِش ٲں تِکیٛازِ یہِ ووت مےٚ اَکھ وَقتَس پٮ۪ٹھ اَتھ اوس لگ بھگ دَہ دَہَن دۄہَن منٛز واتہِ ہے یہِ مےٚ نِش مگر یہِ ووت مےٚ نِش ٲں دَہن دۄہَن انٛدر انٛدر اَمہِ باوجوٗد تہِ ٲں یُتھُے مےٚ یہِ چیٖز وُچھ گۄڈٕنیٚتھٕے مِلیٛو مےٚ یہِ اَکھ اصٕل ریٹہِ پٮ۪ٹھ مےٚ باسان اگر بہٕ بازرٕ میلہِ ہا یا بیٚیہِ کُنہِ جایہِ اَنہٕ ہا یا بیٚیہِ کٲنٛسہِ ہتھ اَنہٕ ناو ہا مےٚ باسَان یہِ ما پیٚیہِ ہا مےٚ درٛوگ ٲں تَمہِ کھۄتہٕ کہِ ٲں یہِ ییٚلہِ مےٚ یہِ اوٚن وُنٛکیٚس تہٕ گۄڈٕنیٛک چیٖز گوٚو سُہ ییٚتیٚن مےٚ فٲیدٕ میلیٛو مےٚ پیٚو یہِ کَمسٕے درٛوٚگ پیٛوم نہٕ کیٚنٛہہ سَستٔے پیٛوم تہٕ پوٚتُس یُتھُے یہِ اِستعمال انٛدر بیٚیہِ ووت مےٚ نِش دوٚیِم چیٖز گوٚو مےٚ نِش ووت یہِ واریاہ جلدی تَمہِ باوجوٗد تہِ یُتھُے مےٚ یہِ استعمال لوگ کَرُن تہٕ مےٚ باسیٚو کہِ سُہ عام تہِ چھُنہٕ کیٚنٛہہ میٛٲنۍ کٲم درٛایَس میٛٲنۍ ٲں کٲم ہیٚکہِ نیٖرِتھ اَمہِ تھرٛوٗ اَمہِ ذٔریعہِ ہیٚکہِ میٛٲنۍ کٲم نیٖرِتھ آرام سان تہٕ ٲں بہٕ گوس ٲں کیٛاہ چھِ اَتھ وَنان ٲں واریاہ زیادٕ مُطمن اَمہِ چیٖزٕ سۭتۍ